آ بہٕ چھُس یژھان کہِ أسۍ گَژھو ہاسپِٹَل ہاں ہاسپِٹَلَس منٛز یی بہتر علاج تَتہِ چھِ ڈاکٹَر واکٹَر آسان میٚڈِکَل یِم اِکیوٗپمٮ۪نٛٹ آسان مِشیٖنٕز آسان تَمہِ سۭتۍ یُس یہِ ہٮ۪کان اَصٕل پٲٹھۍ وٕچھِتھ گَرِ تے چھِ اگر کُنہِ ساتہٕ آسان أسۍ چھِ گَرِ تہِ پان علاج کَران کیٛازِ کہِ یِم پرٛٲنۍ یِم جڈی بوٗٹی علاج چھِ تِم ہٮ۪کن أسۍ تَمہِ سۭتۍ چھِ أسۍ یوٗز کران